ہِندُستانَس منٛز چھِ زیادٕتَر سپایسی یعنی مصالدار کھیوٚن چیوٚن یِوان کھٮ۪نہٕ ییٚتہِ کہِ مصالدار کھیٚنَن کھیٚنَن منٛز چھِ یِوان بِریانی پانی پوٗری یا باقی کینٛہہ چیٖز یِم واریاہ مَزٕدار چھِ آسان یِمَن ہُنٛد مصالَن ہُنٛد آغاز ییٚلہِ کَرنہٕ آو سُہ آو ہِندُستانَس سۭتۍ منٛز کَرنہٕ تِکیٛازِ یِم مصالہٕ چھِ تِم چھِ سِنِس اَکھ اَکھ مَزٕ بٔڑراوان مصالَن ہُنٛد ہِندُستانَس منٛز یُس تہِ غذا چھِ سُہ چھِ زیادٕتَر مصالدار آسان مَزٕدار آسان تہٕ تَتھ منٛز چھِ واریاہ مختلف مصالَن ہُنٛد استعمال یِوان کَرنہٕ یِمَن مصالَن ہُںٛد یِم مصال چھِ یِوان کُلیو پٮ۪ٹھ وۄپداونہٕ یِم مصال چھِ اِوان کُلیو پٮ۪ٹھ تُلنہٕ تِمَن مصالَن منٛز چھِنہٕ کانٛہہ تہِ یُتھ کانٛہہ زہریٖلی مواد آسان یُس اِنسان سٕنٛدِس جِسمَس یا کُنہِ تہِ قٕسمُک نۄقصان چھِ واتناوان کینٛہہ مشہوٗر غذا یِم ہِندُستانَس منٛز بَناونہٕ چھِ یِوان تٕم چھِ بِریانی پُلاو شاہی پٔنیٖر شاہی کَباب وغیرہ وغیرہ یِم دۄہ دۄہَے دۄہَے یِم استعمال کَرنہٕ یِوان مصالہٕ چھِ تٕم چھِ بٲدیان فٔدنہٕ مَرژٕوانٛگَن لیٚدٔر نوٗن تہٕ باقی مصال ہِندُستانُک مصالَن ہُنٛد ہُنٛدُستانُک کھیوٚن چیوٚن چھِ دُنیا برَس منٛز مشہوٗر تٔہنٛدیو مصالَن ہُنٛد استعمال سان ہُندُستانَس منٛز یِتھ پٲٹھۍ کٲشِرۍ مَرژٕوانٛگَن تِم چھِ اِوان اَکھ مصال کٲشِرۍ مَرژٕوانٛگَن تہِ چھِ اَکھ مصال یُس ہِندُستانَس منٛز واریاہ زیادٕ مشہوٗر چھِ یِم مصال چھِ لَذت بَڑراوان تہٕ کھٮ۪ن چٮ۪نُک مَزٕ بڑراوان یِتھٮ۪ن مصالَن منٛز چھِنہٕ زانٛہہ تہِ کانٛہہ یُتھ مواد آسان یُس سانہِ زندگی خٲطٕر مُفیٖد چھِنہٕ آسان کِہیٖنۍ